کالیج لٮ۪ولہِ پٮ۪ٹھ چھِ مےٚ یِہٕے کَمپیٹشَنَس منٛز گا گازِرِ حلوٕ بَنومُت ٲلوٕ پَراٹھ بَنومُت تَتھ پؠٹھ چھَس بہٕ فٔسٹ پُزِشَن آمٕژ اَلبتہ یوٗٹیوبَس پؠٹھ چھَس نہٕ بہٕ پَنُن پوسٹ دِوان کینٛہہ الَبتہ گَرِ چھَس ہیٚچھان نٔے نٔے نٔے نٔے چیٖز بَناوٕںۍ مطلب ٲلوٕ پَراٹھ چھےٚ یہِ ہہ یہِ گا مَٹَر پَلاو چھِس بَناوان چِکَن بِریانی چھَس بَناوان بینٛگَن بَرتا چھَس بَناوان واریاہ واریاہ چیٖز چھَس بہٕ پانَے بَناوان اَلبتہ یوٗٹیوٗبَس پؠٹھ چھَس نہٕ بہٕ پوسٹ کَران کینٛہہ